بہٕ ہسا چھَس یَژھان مطلب کہِ یۄس ہسا میٛٲنۍ ایٚجوکیشن چھِ میٛٲنۍ تعلیٖم چھِ بہٕ ہسا گژھٕس مطلب آ مطلب ڈاکٹر آف فٔلاسفر بَنٕنۍ بیٚیہِ ہسا چھَس بہٕ یَژھان یۄس ہسا میٛٲنۍ بیٚنہِ چھےٚ سۄ تہِ ہسا گژھِ واریاہ ہے ایٚجوکیشَن حٲصِل کَرٕنۍ میٛٲںی ڈاٹر تہِ ہسا بیٚیہِ میٛٲنۍ فرٛینٛڈ تہِ تِم تہِ ہسا گژھَن واریاہ مطلب کہِ ہے ایٚجوکیشَن حٲصِل کَرٕنۍ تِکیٛازِ اَگر ہسا أسۍ ؤنکیٚن کِس دورَس منٛز وُچھو یۄس ہسا اکھ مطلب مطلب آ مطلب أسۍ چھِ ؤنکیٚنَس کران عموٗمَن چھُ اَسہِ وُچھمُت ایم ای بی ایڈ کران تِکیٛازِ اَگر ہسا أسۍ ؤنکیٚن کِس حِسابَس منٛز وُچھو ؤنکیٚنَس ہسا آسان تَقریٖبَن میٛانہِ حِسابہٕ کرور کَشمیٖرَس منٛز زٕ ژور لَچھ تِم تِم اٮیٚجوکیٹِٔڈ پٔرسَن یِم یا تہِ ایم اے آسان یا تہِ آسان بی ایٚڈ ؤنکیٚنَس ہسا چھِ زیادٕ پَہم یِم ایم اے بی ایٚڈ یِم بِچٲرۍ چھِ اَگر أسۍ ؤنکیٚن کِس معاشرَس منٛز وُچھو یِم ہسا چھِ بِچٲرۍ یا تہِ آسان یِم کُنہِ جایہِ موٚزوٗرۍ گژھان نتہٕ آسان یِم کُنہِ پرٛیویٹ سکوٗلَن منٛز کٲم کران نتہٕ آسان کُنہِ پرٛیویٹ کَمپٔنِین منٛز کٲم کران اَگر ہسا أسۍ اَمہِ نیسبَتہٕ مطلب بیٚیہِ نسا چھِنہٕ یِمن پَتہٕ تَتہِ تہِ تیُتھ معاوضہٕ اَتھ اَتھ ایٚجوٗکیشنَس میلان کِہیٖنٛۍ یِتھۍسٕے ایٚجوٗکیشنَس میلان کِہیٖنٛۍ تَمہِ باووٚجوٗد اَگر ہسا أسۍ وُچھو ؤنکیٚنَس وُچھو یِم ہسا ڈاکٹر آف فٔلاسفر چھِ یا تہِ چھِ تِم کالیجَن منٛز پَرناوان نتہٕ ہسا چھِ تِم یوٗنِیورسِٹین منٛز پَرناوان تِم ہسا چھِ مطلب اَگر ہسا ؤنکیٚنَس کُنہِ تہِ مطلب یہِ کُن کُنہِ تہِ پوسٹہٕ کُنہِ تہِ جابَس پوسٹہٕ چھِ نیران تَتھ ہسا چھِ آسان ؤنکیٚنَس زیادٕ پَہم اِلجِبُل اِلِجِبُل یا تہِ گژھِ ایم ایٚڈ آسُن نتہٕ گژھِ پی ایچ ڈی آسُن تِکیٛازِ اَگر ہسا أسۍ ؤنکیٚن کِس دورَس منٛز وُچھَو ؤنکیٚنَس ہسا چھِ ؤنکیٚنَس ہسا چھُ پوٚنٛسَن ہُنٛد دور مےٚ ہسا چھُ میٛانہِ حِسابہٕ ہسا چھُ باسان ؤنکیٚنَس چھُ پوٚنٛسَن ہُنٛد دور مطلب سانہِ وقتہٕ اوس آسان ڈاے ہَتھ رۄپیہِ فیٖس أسۍ ٲسۍ آسان ٹینٛتھس منٛز اَگر أسۍ ؤنکیٚنَس وُچھو ؤنکینَس ہسا چھِ ٹینٛتھٕ کِس بَچَس آسان ساس زٕ ساس فیٖس تِکیٛازِ یُس دۄہ کھۄتہٕ دۄہ ہسا چھِ پرٛتھ کُنہِ نَسل یۄس یِنہٕ واجیٚنۍ نَسل چھِ مطلب کہِ سۄ سانہِ نَسلہِ اوس آسان واریاہ کَم فیٖس واریاہ کَم خرچہٕ ٲسۍ ہسا وُچھو یۄس یِنہٕ واجیٚنۍ نَسل چھِ اَتھ تہِ ہسا آسہِ مطلب یۄس سٲنۍ نسل چھِ ؤنکیٚنَس چلان حظ اَتھ تہِ ہسا چھِ اَتھ چھِ واریاہ خرچہِ تِکیٛاز سانہِ وِزِ اوس آسان سانہِ وِزِ اَگر أسۍ مارکیٹَس منٛز رۄپیَس ساس نِمو تَتھ ساسَس منٛز ٲسۍ أسۍ اَنان تورٕ بٔڈِس بۅکھچَس منٛز چیٖز مَگر اَگر أسۍ ؤنکیٚن کہِ ایجوٗ ؤنکیٚنُک دور وُچھو اَگر أسۍ رۄپیہِ ساس نِمو تَتھ ہسا چھِ أسۍ اَنان تورٕ اَتھس کھیٚتھ چیٖز تَوے ہسا چھَس بہٕ یَژھان یۄس ہسا میٛٲنۍ بیٚنہِ چھِ میٛٲنۍ ڈاٹر چھِ میٛٲنۍ فرٛینٛڈ چھِ یِم ہسا گژھن واریاہ تھٔدۍ ایٚجُوکیشَن حٲصِل کَرٕنۍ بیٚیہِ گژھن سۄ خَتم مطلب کہِ کَمپٔلیٖٹ تہِ کَرٕنۍ تِکیٛازِ اَگر ہسا ؤنکیٚنَس أسۍ وُچھو یِم ہسا ؤنکیٚنچہِ کورِ چھِ اَگر ہسا یم مطلب کہِ عالی تعلیٖم حٲصِل کرن عالی تعلیٖم حٲصِل کٔرِتھ ہسا بَنن یِم اَجہِ بَنن ڈاکٹر اِنجیٖنر بَنن بٔڈۍ پرٛوفیسر بَنن لیکچرار بَنن یِمن ہسا پیٚیہِ نہٕ مطلب کہِ کُنہِ تہِ سختی نسا پیٚیہِ نہٕ یِمن سامنہٕ کَرُن کِہیٖنٛۍ تِکیٛازِ اَگر ہسا أسۍ کوریٚن ہُنٛد ؤنکیٚنَس وُچھو اَگر ہسا یم اَصٕل ؤنکیٚنَس چھِ سانہِ ڈِسٹرکٹ بارامولاچہِ یۄس ہسا ڈی سی صٲحبہ ہسا سۄ ہسا چھِ سیہرِش اَسگر صاحبہ تِکیٛازِ تٔمۍ ہسا چھِ آی پی ایس کالِفےَ کوٚرمُت سُہ چھُ تٔمۍ تیٚلہِ کوٚرمُت ییٚلہِ تٔمۍ محنت چھےٚ کٔرمٕژ اَگر ہسا أسۍ وُچھو ؤنکیٚنس ہسا چھِ سۄ سانہِ ڈِسٹرکٕچ سۄ ؤنکیٚنَس اَگر کَمانٛڈر ہیٚکو أسۍ ؤنِتھ سۄ ہسا چھِ ؤنکیٚنَس سانہِ ڈِسٹرکٔچ کَمانٛڈر بیٚیہِ ہسا یِم ؤنکیٚن چہِ کورِ چھِ یِمن ہسا چھِ پیٚوان بِچاریٚن واریاہن مُشکِلن ہُنٛد سامنہٕ کَرُن گۄڈٕنیٚتھ ییٚلہِ یِم صبُحے سکوٗل چھِ نیران اَگر أسۍ وَتہِ وُچھو گاڑین کھسو یا کیٚنہہ مطلب کہِ تٔمہِ آیہِ نسا چھِ یِمن مطلب کہِ ریسپیٚکٹ یِوان دِنہٕ کیٚنہہ واریاہ وحشی طریٖقٕکۍ جا وحشی أڈۍ ہسا چھِ آسان تِم لٔڑکہٕ یِم ہسا وحشی آیہِ چھِ آسان تِم نسا چھِ تِم ہسا چھِ یِمن سانیٚن ماجیٚن بیٚنین مطلب کہِ وتہِ وتہِ پَکنَس سختی چھِ اَنان یا بدل کیٚنٛہہ چھِ وَنن کانٛہہ چھِ آسان تِتھۍ گرٛانٕچ اَگر ہسا تٔمِس معموٗلی کُن کٲنٛسہِ لڑکہٕ سٕنٛز نَظر چھِ پیٚوان تٔمِس ہسا چھِ واریاہ مُشکِل گژھان تِکیازِ اَگر تَوے ہسا اگر اِنسان پَرِ اَگر کانٛہہ کوٗر پَرِ سۅ ہسا گژھِ مطلب کہِ اَگر تٔمِس کانٛہہ تہِ مُشکِل سامنہٕ آسہِ سۅ ہسا گژھِ تتھ ڈٹ کے کَرٕنۍ سامنہٕ سۅ ہسا گژھِ نہٕ کھۄژُن کِہیٖنٛۍ